اسلامُ علیکُم مےٚ ؤنۍ تَو بہٕ چھِس برٛایِڑ اَسہِ حظ چھُ خانٛدر اَسہِ حظ ٲسۍ ڈرٛیس تُلٕنۍ مےٚ ؤنۍ تَو تُہۍ کٔمہِ حِساب چھُو ڈرٛیس دِوان اہَن حظ مگر ڈرٛیس کَتھ ڈِزایَنس منٛز چھُو تُہۍ دِوان اَچھا ٹھیٖک تُہۍ ؤنۍتَو مےٚ اوس مےٚ ٲسۍ مگر تتھ ڈرٛیسس آلٹرنیٹ تہِ کَرٕنۍ تُہۍ ؤنۍ تَو مےٚ گۄڈٕ پر پرایِز کیٛاہ چھُ کَمہِ حِساب کُس ڈرٛیس چھُو تُہۍ دِوان مےٚ یُس ٹیلہٕ دار یُس ٹیلہٕ دار ڈرٛیس چھُناہ آسان سُہ کۭتِس چھُ گژھان کۭتِس چھُ گژھان تُہۍ ؤنِو توتہِ اچھا ٹھیٖک تُہۍ ؤنِو مےٚ سُہ دِیوٕ تُہۍ مٔلی کِنہٕ سُہ دِیو تُہۍ کِرایہِ پیٚٹھ اگر کِرایہِ پیٚٹھ کِرایہِ پیٚٹھ کۭژاہ ریٹ چھِ گژھان اچھا ٹھیٖک یہِ حظ چھِ واریاہ درٛۅگ گژھان مگر وۅلہٕ حظ وُچھو حظ پتہٕ کیٚنٛہہ چھُنہٕ پرواے اَسہِ حظ چھُ یَتھ ڈیٹٕس پیٚٹھ خانٛدر ستووُہ اَٹھووُہ مےٚ ٲسۍ یہِ ڈرٛیس تُلٕنۍ یِم ڈرٛیس اَکھ زٕ ٲسۍ مےٚ تُلٕنۍ خانٛدرَس خٲطرٕے بیٚیہِ اوس مےٚ تتھ آلٹرنیٹ

وۅلہٕ حظ وُچھو حظ تیٚلہِ حظ تُلو کِرایہِ پیٚٹھٕے تتھ حظ گَژھِ نہٕ کِہیٖنٛۍ کیٚنٛہہ نہٕ حظ چھُنہٕ پرواے ٹھیٖک چھِ مےٚ ؤنۍ تَو یہِ مارٕکیٚٹ بیٚیہِ کٕم نٔے ڈرٛیس چھِناہ اَننۍ پیٚوان اَز نٔے نٔے سُہ ؤنۍ تَو مےٚ سُہ کۭتِس چھُ گژھان اچھا مےٚ ؤنۍ تَو یِم لہنگاہ چھِنہٕ اَز پیٚوان تِم یِم کیٛاہ چھِ اَتھ دپان رایَل سُہ کۭتِس چھُ پیٚوان کِرایہِ پیٚٹھ حظ چھَسَو بہٕ ونان کِرایہِ پیٚٹھ کۭتِس چھُ سُہ پیٚوان بیٚیہِ اچھا ٹھیٖک مےٚ ؤنۍ تَو تُہۍ تۄہہِ چھا اَتھ یہِ جیوَلری آسان سۭتۍ کیٚنٛہہ اَدٕ اگر أسۍ اگر أسۍ زٕ تِم تُلو لہنگاہ اَسہِ کۭتِس اَتھ کوٗتاہ گَژھِ کِرایہِ تُہۍ ؤنِو وۅنۍ اَسہِ مۄخصر مۄخصر ؤنِو حظ اَسہِ ہسا چھِ زٕ تُلٕنۍ اچھا اچھا ٹھیٖک چھُ ٹھیٖک حظ چھُ کیٚنٛہہ تیٚلہِ حظ یِمو أسۍ شاپَس پیٚٹھ ٹھیٖک چھا وُچھِنہِ تہٕ ٹرٛاے واے کَرو تیٚلہِ أتی ٹھیٖک چھُنہٕ حظ اَدٕ حظ شُکُریہِ اَدٕ سا کیٚنٛہہ چھُنہٕ چلو السلامُ علیکُم